أسۍ چھِ روزان کٔشیٖرِ أسۍ چھِ صُبحٲے وۄتھان اَسہِ چھُ آزَتھ چاے کَران نُن چاے مےٚ چھِ ہَش خَراب سۄ چھَ نہٕ بَناوان نُن چاے پَتہٕ چھَس بہٕ وۄتھان بہٕ چھَس بَناوان چاے کَڑان رَسہٕ پَتہ تراوان رَس آب پَتہ تراوان نوٗن پَتہ تراوان دۄد بَناوان نوٗن چاے پَتہ چھِ أسۍ چَوان پَتہٕ بَناوان چھِ اَصل پٲٹھۍ تُلان شُرۍ دِوان تِمَن چاے پَتہٕ چھِ آسان قَہَو بَناوُن چاے بَناوٕنۍ بَناوان چھَس اَصل پٲٹھۍ نُن چاے اَسہِ چھُ آزَتھ زیادٕ نُن چایہِ أسۍ چھِ کَران جادٕ مَحبَت نُن چایہِ سۭتۍ أسۍ چھِ کٔشیٖر ہِنٛدۍ زیادٕ نُن چایی چَوان اَصیل پٲٹھۍ اَسہِ چھُ یِوان آے نُن چاے وَرٲے أسۍ چھِ چَوان نُن چاے پَتہٕ چھِ مےٚ ہَش سۄ چھِ وۄتھان پَتہٕ پَتہٕ چھَس بہٕ تٔمِس تہِ نِوان نُن چاے نوٗن کَم تھٲیِتھ اَصیل پٲٹھۍ چھِ أسۍ أسۍ چھِ زیادٕ محبَت نُن چاے سۭتۍ کَران بیٚیہِ چھِ اَسہِ زیادٕ قَہوَس سۭتۍ أسۍ چھِ قَہَو بَناوان دالچیٖن تراوان ٲلہٕ تراوان بیٚیہِ تراوان چھِس رۄنٛگہٕ پیوٗنٛت بیٚیہِ چھِس تراوان کۄنٛگہٕ پیٗونٛت اَصیل پٲٹھۍ تَلَکھ قَہَو بَناوان چھِ أسۍ چَوان قَہَو بَنٲیِتھ اَصل پٲٹھۍ چھِ أسۍ کَران پَتہٕ پَتہٕ چھِ أسۍ نیران اَدٕ گۄڈٕ گژھِ اَسہِ آسٕنۍ اَصل پٲٹھۍ دَہہِ بَج گَژھِ آسٕنۍ اَسہِ لِپٹَن چاے دۄد تراوان تَتھ اَصل دۄد تراوان لِپٹَن چاے رَسہٕ کَڈان پَتہٕ تراوان تَتھ کھَنٛڈٕ پیوٗنٛت پَتہٕ کَڑان چھانہٕ پَتہٕ پھیاران پَتہٕ تراوان بیٚیہِ تَتھ مَنٛز واپَس پٔتلَس مَنٛز پَتہٕ تراوان تَتھ بیٚیہِ دۄد وۄد دِوان چھِس گرٛیکھ پَتہٕ چھُ آسان بَچَن گَژھُن سکوٗل پَتہٕ چھِ أسۍ تِمَن دِوان اکھ اکھ چایہِ کَپ بیٚیہِ چھِکھ دِوان تھٔنۍ ژوٚٹ بَنٲیِتھ چھِ تِم کھیٚوان تھٔنۍ ژوٚٹ اَصل پٲٹھۍ پَتہٕ چھِ تِم نیران سکوٗل پَتہٕ چھِ أسۍ بیٚیہِ ژورِ بَج کَران نُن چاے کَڑان رَسہٕ گۄڈٕ کَڑان رَسہٕ چاے پَتہ تراوان چھِس آب پَتہٕ چھِ پھیاران پَتہٕ چھِس تراوان نوٗن پَتہٕ چھِس تراوان دۄد پَتہٕ چھِ أسۍ چَوان نُن چاے بیٚیہِ ژورِ بَج اَصیل پٲٹھۍ اَسہِ چھُ زیادٕ آزَتھ نُن چایہِ أسۍ چھِ چَوان نُن چاے اَسہِ چھِ کٔشیٖر ہِنٛدیٚن زیادٕ نُن چاے سۭتۍ أسۍ چھِ نُن چاے سۭتۍ جادٕ محبَت کَران اَصل پٲٹھۍ اَسہِ گَژھِ بَچَن تہٕ آسٕنۍ نُن چایی أسۍ چھِ اَصل پٲٹھۍ بَناوان لیٚپٹَن چاے چھِ أسۍ دَہہِ بَجہِ یوٚتَن چَوان صُبحٲے ژورِ بَج تہِ چھِ أسۍ چَوان نُن چاے صُبحٲے تہِ چھِ چَوان نُن چاے لِپٹَن چھِ چَوان أسۍ دَہ بَجے ساڈٕ دَہ پَتہٕ چھِ دِوان أسۍ اَصل پٲٹھۍ پانَس تہِ پَتہٕ چھِ أسۍ بیٚیہِ کَران چاے رَسہٕ چھِس تراوان دۄد چھِس تراوان نوٗن چھِس تراوان آب پَتہٕ چھِ گرٛیکناوان گرٛیکناوان گرٛیکناوان پَتہٕ چھِ بَران سَمَوارَس اَصل پٲٹھۍ

اَصل پٲٹھۍ چھِ أسۍ چَوان نُن چاے نُن چاے داما چَوان پَتہٕ کَڑان برانٛدَس پیٹھ سَمَوار پَتہٕ چھِ چَوان برانٛدَس پیٹھ کٔڑِتھ اَصیل پٲٹھۍ پَتہٕ چھِ سَمان پَتہٕ چھِ چَوان أسۍ نُن چاے

اصل پٲٹھۍ چَوان نُن چاے رَسہٕ کَڑان ہَشہِ چھَس بہٕ وَنان نُن چاے بَناو سۄ چھِ دَپان مےٚ چھے نہٕ ہیٚکتھٕے بہٕ ہیٚکے نہٕ ؤتھِتھٕے پَتہٕ چھَس بہٕ وۄتھان پانے پَتہٕ چھَسَکھ بہٕ تُلان بَچہِ پَتہٕ چھِ أسۍ چَوان نُن چاے